اسلام علیکُم وعلیکُم سَلام ٹھیٖک چھُو حظ جِناب الحمدُاللہ صحت چھا حظ ٹھیٖک اَصٕل پٲٹھۍ چھِوٕ حظ آ بِلکُل بِلکُل فرمٲیِو حظ اچھا کَتھ ہِش کَلاسَس سیوَنتھٕ چھا رول نمبر کیٛاہ اوسُس رول نمبر اِلیوَن کٕلاس آ بِلکُل بِلکُل آ ؤنِو أمِس مُتعلِق کیٛاہ چھُو تۄہہِ زانُن آ یوٗنِٹ ٹٮ۪سٹ اوس یِمَن چلان بِلکُل آ یوٗنِٹ ٹٮ۪سٹ دیُت یِمو رول نمبر اِلٮ۪وَن کیٛاہ چھُ أمِس ناو ساد ٹھیٖک حظ چھُ أمِس چھُ رِزَلٹ ویسے ٹھیٖک أکِس دۄن سَبجَکٹَن چھِ تھوڑا أمِس اِمپروٗمیٚنٹٕچ ضوٚرَتھ تہٕ باقٕے چھِ أمِس ٹھیٖک روٗدمُت رِزَلٹ أمِس چھُ اِنٛگلِش ٹھیٖک اِنٛگلِش چھِ أمِس اٮ۪باوُٹ ناینٹی فایِو پٔرسَنٛٹ مارکٕس ٹھیٖک چھا اور دوس تہِ چھِ أمِس ٹھیٖک اور دوس تھوڑا کَم پَہنۍ تَتھ چھِ ایٹی پٔرسَنٛٹ مارکٕس میتھامیٹِکٕس تہٕ ساینَس چھِ أسۍ تھوڑا کَمزور پَہَنۍ اچھا

آ یِمَن دۄن کٕلاسَن چھِ أمِس میتھامیٹِکٕس أمِس چھِ سَبجَکٹ زٕ میتھَس تہٕ ساینَس اَتھ منٛز چھِ أمِس تھوڑا بیٚیہِ اِمپروٗمیٚنٹ ضوٚرَتھ ہاوٕنۍ تہٕ باقٕے سَبجَکٹ چھِ لگ بگ ٹھیٖک أمِس چھُ کَشمیٖری یَس تھوڑا باسَان مےٚ بیٚیہِ اردوٗس مگر تَتھ چھُ سَرَن مینشَن کوٚرمُت تٔمِس ہَسا چھِ تھوڑا ہینٛڈ رایٹِنٛگ ہِنٛز اِشوٗ سُہ چھُنہٕ زیادٕ مَسلہٕ سُہ گژھِ أمِس تھوڑا ٹایمَس تام گژھِ سُہ أمِس ٹھیٖک ٹھیٖک چھا سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ وَنۍ چھُ تیٚلہِ یہِ گَرِ چھا پَران وَران ٹھیٖک اچھا اچھا اچھا اچھا اچھا کیٚنٛہہ چھُنہٕ أسۍ تہِ کَرو تھاوو أمِس خیال بیٚیہِ ؤنِو تُہۍ أمِس پَننہِ جایہِ أمِس کیٛاہ مَسلہٕ چھُ باسَان اَتھ منٛز کَتہِ کیٛازِ یہِ چھِ أمِس یہِ کَمزوٗری باسَان کُنہِ ساتہٕ چھُ بَچَس آسان کینٛہہ تیُتھ چھُنا سُہ ہیٚکہِ سُہ اچھا اچھا اچھا اچھا اچھا اچھا اچھا ٹھیٖک اچھا اچھا بِلکُل تُہۍ ٲسۍ زیٚو اَسہِ اَپ ڈیٹ دِوَان تھوڑا کیٛاہ آسہِ بَچہِ سُنٛد تۄہہِ باسان کُنہِ ساتہٕ تہِ باسہِ کانٛہہ پرابلِم تُہۍ ٲسۍ زیٚو وَن باقٕے چھِ أسۍ تہِ کران کوٗشِش ٹھیٖک چھا چلو چلو ٹھیٖک حظ چھُ